مےٚ اَنیو بَرٕ شوقن جیٖنٕز مگر گرٕ واتہٕ نٲیِتھ گَرِ وٕچھِتھِ سُہ اوس واریاہ زیادٕ بکواس سُہ اوس نہٕ تہِ کِہیٖنۍ تہِ یہِ مےٚ سوٗنٛچمُت آسہِ زِ مےٚ آسہِ اوٚنمُت تَمیُک مٔٹیٖریَل تَمِچ کالٹی تَمیُک رنٛگ تَمیُک سایز سورٕے کیٚنٛہہ بکواس رنٛگ اوس نہٕ تَتھ تیوٗتاہ تہِ کیٚنٛہہ تہٕ مٔٹیٖریَل اوسُس واریاہ زیادٕ خراب لٲگِتھ تہٕ کالٹی تہِ ٲس نہٕ تیٖژاہ تہِ کیٚنٛہہ سایزِ کِنۍ اوس سُہ واریاہ زیادٕ ژھوٚٹ سُہ اوس نہٕ نٮ۪بر کَرُن لایق تہِ کِہیٖنۍ لاگنٕچ چھَنہٕ کَتھَے سُہ اوس واریاہ زیادٕ بکواس مےٚ اوس سوٗنٛچمُت زِ یہِ آسہِ ہاوُن تہٕ باوُن لایق اَتھ کَرن مےٚ سٲری تٲریٖف مگر نہٕ تَتھ گوٚو نہٕ تہِ کیٚنٛہہ تَتھ آے خٲلی شِکایت دوٚپُکھ یہِ کیٛاہ چھُتھ ژےٚ اوٚنمُت تہٕ یِم گٔے پوںٛسہٕ خراب کَرٕنۍ مگر تِم پونٛسہٕ گٔے تہِ مےٚ خراب سُہ جیٖنٕز أنِتھ مےٚ پشتوو پتہٕ مگر مےٚ اوس اوٚنمُت تِکیٛازِ سُہ اوس نہٕ لاگُن لایق تہِ کِہیٖنۍ سُہ اوس واریاہ زیادٕ بکواس